یُس مےٚ گۄڈیُک پرٛوڈکٹ اوس آرڈر کوٚرمُت میٖشو پٮ۪ٹھ سُہ اوس اَکھ مستہٕ خٲطرٕ مَسہٕ مَس زیٹناونُک دوا سُہ ییٚلہِ ووت سُہ ووت مےٚ وارِیاہ زیادٕ اَصٕل پٲٹھۍ گیٹَس پٮ۪ٹھ روٚٹ مےٚ سُہ یُتھٕے مےٚ پیکِنٛگ مٕژرٲو پیکِنٛگ ٲس وارِیاہ زیادٕ اَصٕل پٲٹھۍ کٔرِتھ کانٛہہ چیٖز اوس نہٕ تَتھ ڈولمُت اورٕ یور سُہ اوس وارِیاہ زیادٕ اَصٕل پٲٹھۍ پیک کٔرِتھ یُتھٕے مےٚ سُہ اِستعمال کوٚر تٔمۍ دیُت مےٚ اَصٕل وارِ یاہ زیادٕ اَصٕل نٔتیٖج تَمِکۍ نٔتیٖج درٛاے مےٚ وارِیاہ زیادٕ اَصٕل ییٚمہِ سۭتۍ مےٚ مَس باسیو مےٚ لوٚگ مَس زیٹھنہِ تہٕ سُہ پرٛوڈَکٹ کوٚرُن مےٚ وارِیاہ زیادٕ خۄش تہٕ بہٕ چھُس باقیَن تہِ وَنان کہِ سُہ پرٛوڈَکٹ گَژھِ ہیوٚن سُہ پرٛوڈَکٹ چھُ وارِیاہ زیادٕ مَستَس خٲطرٕ فٲیدٕ مَنٛد سُہ چھُ ہیر گرٛوتھ ہیر گرٛوتھ اویِل سُہ چھِ ہیر گرٛوتھ اویِل تَمہِ سۭتۍ چھِ وارِیاہ زیادٕ مَس زیٹھان یُس یُس أکِس اِنسانَس یُس ہَر کانٛہہ اِنسان چھُ یَژھان کہِ مےٚ گَژھِ زیوٗٹھ مَس آسُن بیٚیہِ چَم چَمکہٕ دار مَس آسُن تہٕ پِشُل مَس آسُن سُہ مہ سُہ چھِ کَران تَمہِ پرٛوڈَکٹ سۭتۍ چھِ وارِیاہ زیادٕ اَصٕل گژھان سُہ ووت مےٚ اَصٕل پرٛوڈَکٹ